سلامُ علیکُم وعلیکُم سَلام آ اَہن حظ آ جِناب آ جِناب کیٚنٛہہ چھُنہٕ أسۍ کَرو تۄہہِ یورٕ کیٚنٛہہ فوٹوٗز سیٚنٛڈ تُہۍ کٔرۍزیٚو تِمو منٛز سِلٮ۪کٹہٕ کُس یِیو تۄہہِ پَسَنٛد تہٕ تٔتھی پٮ۪ٹھ بَناوو یِتھٕ کٔنۍ چھُنہٕ آرڈَر گژھان دۄن ترٛٮ۪ن دۄہَن منٛز کیٚنٛہہ اَتھ چھُ پٮ۪وان دَہ دۄہ پَنٛداہ دَہ رٮ۪تھ برٛونٛہہ آرڈر دیُن وَلہٕ اگر تُہۍ مجبوٗری تہِ چھَو تہٕ کیٚنٛہہ چھُنہٕ أسۍ کَرو پَنٕنہِ طرفہٕ پوٗرٕ کوٗشِش تُہُنٛد آرڈَر کَرو مُکمَل چلو چلو ٹھیٖک چھُ